ییٚلہِ ہسا بہٕ بایکِہ پٮ۪ٹھ چھُس کُنہِ جایہِ مےٚ چھِ آسان سفر کَرُن یا ٹروٕل چھِ مےٚ آسان کَرُن کُنہِ جایہِ بہٕ کیٛاہ کیٛاہ چھُس کٔمۍ چیٖز چھُس بہٕ مَدٕنظر تھاوان پَنٛنِس دٮ۪ماغَس منٛز کہ یِم گژھَن مےٚ ضُروٗری آسٕنۍ اِن پٕلیس یا یِم گژھَن مےٚ ضُروٗری آسٕنۍ سۭتۍ یا یِمَن ہُنٛد گژھِ مےٚ ہٮ۪س آسُن اَگر بہٕ گۄڈٕنٮ۪تھٕے وَنہٕ گۄڈٕ ساروی کھۄتہٕ ضُروٗری تہٕ اَہَم ہٮ۪لمیٚٹ ہمیشہ گژھِ بایکہِ پٮ۪ٹھ لاگُن ہٮ۪لمیٚٹ تہٕ سُہ ہٮ۪لمیٚت دِ یُس ژےٚ برابر یی کَلَس پٮ۪ٹھ فِٹ گژھِ آسُن تِکیٛازِ چون کَلہٕ ہٮ۪کہِ بٔچِتھ اللہ تعالٰۍ بچٲیِن اَگر کُنہِ ساتہٕ ژےٚ کانٛہہ حٲدِثہٕ گٕے بیٚیہِ اَگر أسۍ وُچھَو یۄس لایِٹ چھےٚ لایِٹ گژھِ برابر آسٕنۍ بایَک چلاونہٕ وِزِ اَگر کُنہِ ساتہٕ اَسہِ رٲتھ کیُتھ پیٚیہِ چلاوٕنۍ بایَک یا کُنہِ ساتہٕ دۄلی ییٚمہِ ساتہٕ لایِٹ آسہِ کَم وُنَل آسہِ یا کیٚنہہ آسہِ اَسہِ چھِ تٔمۍ ساتہٕ گژھِ اَسہِ ہٮ۪س سان چلاوٕنۍ تہٕ تٔمۍ ساتہٕ گژھَو أسۍ برۄنٛہہ کَنہِ برہمہِ لایِٹہٕ تھاونہِ ییٚلہٕ تہٕ أسۍ گژھَو پَلَو تہِ لاگٕنۍ تھوڑا تیزٕے کَلرٕک بیٚیہِ کیٛاہ گژھَو أسۍ کَرٕنۍ لایٹہٕ تھاوَو أسۍ ییٚلہٕ ییٚمہِ ساتہٕ ضُوٚرَتھ آسہِ اَگر کُنہِ ساتہٕ وُنَل آسہِ یا کُنہِ ساتہٕ آسہِ لایِٹ کَم بیاکھ اَکھ چیٖز یِم ہسا ٹریٚفِک لا قانوٗن چھِ اَسہِ سُہ کَرَو أسۍ فالَو یِم سڑکہِ پٮ۪ٹھ روٗل چھِ آسان یا یِتھ پٲٹھۍ ٹریٚفِک لایٹہٕ چھِ آسان ریٚڈ ییٚلَو گریٖن تِم چھِ آسان تِم کَرَو أسۍ فی ساتہٕ تھاوَو أسۍ دٮ۪ماغَس منٛز تِکیٛازِ کُنہِ ساتہٕ پیٚیہِ اَسہِ رایِٹ ٹٕرٕن کَرُن کُنہِ ساتہٕ پیٚیہِ اَسہِ کھۄوُر کُن گژھُن یا کیٚنہہ تہِ تہٕ أسۍ پَکناوَو فی ساتہٕ یِم گورمِنٛٹَن قانوٗن آسَن اَسہِ تھٲیِمٕتۍ تِم کَرَو أسۍ برابر فالَو بیٚیہِ اَگر أسۍ وُچھَو بیٚیہِ بوٚڈ اَکھ چیٖز أزۍ کیٚن جوانَن منٛز وُچھنہٕ یِوان یِم آسان فون چلاوان بایکہِ پٮ۪ٹھ یِم آسان بایکہِ پٮ۪ٹھ پکٲنی تہٕ فون آسان چلاوان گوٚو سٔہ تَتھ تہِ تھاوَو ہٮ۪س تِکیٛازِ نہ بَڈ وَڈ لاگَو نہٕ أسۍ بایکہِ پٮ۪ٹھ کِہیٖنۍ نہٕ چلاوَو أسۍ فونٕے نہ بوزَو أسۍ میوٗزِکٕے یُس اَسہِ ٹرایفِک باقٕے یا ہارنہٕ وارنہٕ نِش بچایہِ بوزنَس أمۍ علاوٕ کیٛاہ کَرَو أسۍ ییٚلہِ تہِ أسۍ کانٛہہ رایِڈ کَرَو سِٹاٹ أسۍ کَرَو گۄڈٕنٮ۪تھٕے وُچھَو أسۍ کہ برابر چھا سٲنۍ اِکوِپمیٚنٹٕس سانیُک ٹٲرَن ہُنٛد ہوا چھا برابر بریٚک چھا اَتھ اَصٕل پٲٹھۍ لَگان یا چیٚنہٕ چھا ٹھیٖک گوٚو یِم تہِ وُچھَو أسۍ بیاکھ اَکھ چیٖز أسۍ کَرَو کوٗشِش کہ فی ساتہٕ روزَو أسۍ پانٕے حساسَس منٛز کہ أسۍ کَرَو یِہٕے کوٗشِش کہ أسۍ روزَو پانٕے حساسَس منٛز أسۍ دَپَو کہ بیاکھ ہسا چھِ اَن پَڑٕے بیاکھ ہسا چھِ یہِ ترٲیی ژےٚ اورٕے ٹاس بہٕ کِتھ پٲٹھۍ بچاوٕ گوٚو سِم سُتہِ کَرٕ بہٕ اٮ۪وایِڈ بیٚیہِ کیٛاہ کَرَو أسۍ کٲم ییٚمہِ ساتہٕ تہِ بَجہٕ بَجہٕ رایِڈٕ آسَن کرنہِ تٔمۍ ساتہٕ روزَو أسۍ پان تھاوَو أسۍ خۄشَک سۄری خۄشِک نہٕ کیٚنہہ بہٕ وَنہٕ یِتھ پٲٹھۍ کہ آب تھاوَو أسۍ باڑی برابر یا یُس کھیٚن آسہِ سُہ کھیٚمَو أسۍ برابر بیٚیہِ اَگر أسۍ یِم کَنٛڈِشَن چھِ ؤنکیٚنَس سانیٚن روڈَن ۂنٛز تِم چھِ واریاہ خراب سُتہِ تھاوَو أسۍ ہٮ۪س یِم دوٚب چھِ آسان تِمَن مٔنٛزۍ پَکَو أسۍ ہٮ۪س سان تِمَن منٛز وَسوٕے نہٕ أسۍ یا کُنہِ ساتہٕ چھِ سٮ۪کھ آسان تٔمۍ سۭتۍ ہٮ۪کہِ بایَک ژٕلِتھ یا کُنہِ ساتہٕ چھِ آب یا تیٖل آسان سَڑکہِ پٮ۪ٹھ پیومُت گوٚو تَتھ منٛز تہِ چھِ اَسہِ خطرٕ ہیکان وٕ اَگر بہٕ کَتھ کَرٕ بیاکھ چیٖز کہ کٔم کٔم کاکَد یا کٔم کٔم ڈاکِمیٚنٹ تھاوٕ بہٕ پانَس سۭتۍ اَگر مےٚ کُنہِ ساتہٕ پیٚیہِ کُنہِ جایہِ گژھُن ٹھیٖک اَگر بہٕ گۄڈٕنٮ۪تھٕے وَنہٕ کَتھ کہ اگر مےٚ لوکَل ہِش کُنہِ جایہِ ٹرانَسپورٹ گژھُن گوٚو مےٚ گژھِ کانٛہہ آیڈَنٹِٹی بٮ۪سِک کارڈ آسُن سۭتۍ یُس میٲنۍ ہایہِ کہ مےٚ ہسا چھِ یہِ ناو بہٕ کَتہِ چھُس روزان باقٕے باقٕے چیٖز یَتھ منٛز اَسہِ یِوان چھِ کیٛاہ آدھار کارڈ چھِ یِوان پین کارڈ باقٕے باقٕے اٮ۪لَکشَن کارڈ چھِ یِوان تہٕ اگر مےٚ اِنٹَرنیشنَلٕچ کَرٕنۍ رایِڈ دوٗر رایِڈ کَرٕنۍ مےٚ چھِ تھاوُن تیٚلہِ اٮ۪کٕسٹرا اَکھ چیٖز سۭتۍ سُہ گوٚو پاسپورٹ بیٚیہِ اَگر أسۍ وُچھَو کہ أکِس نفرَس گژھِ ضُروٗری آسُن یُس بایکَر آسہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہ بہٕ دِمہٕ سَجَشَن اَکھ کہ اِنٛشورَنٕس گژھِ آسُن أمِس کٔرِتھ ہٮ۪لٕتھ اِنٛشورَنٕس ٹراوٕل اِنٛشورَنٕس یِم گژھَن أمِس بیٚیہِ اَگر اَکھ گژھیٚس اِنٛشورَنٕس کٔرِتھ تہِ آسُن بیٚیہِ گژھنَس یِم کاکَد سۭتۍ تہِ آسٕنۍ بیٚیہِ أمۍ علاوٕ کیٛاہ أمِس گژھَن تِم تہِ آسٕنۍ تِم چیٖز سۭتۍ کہ مِثال کُنہِ ساتہٕ چھِ پٮ۪وان ضُوٚرَتھ اَسہِ کانٛہہ اٮ۪مَرجَنسی رٲبطہٕ نمٛبَر سُہ گژھِ أمِس سۭتۍ آسُن تٔمۍ سۭتۍ کیٛاہ میٚلہِ أمِس فٲیِدٕ کہ اَگر یہِ کُنہِ ساتہٕ رایِڈ آسہِ کران اللہ تعالٰۍ بچٲیِن اَگر أمِس کُنہِ ساتہٕ کیٚنہہ مجبوٗری پیٚیہِ کیٚنہہ اٮ۪مَرجَنسی آیہِ گوٚو تٔتھۍ پٮ۪ٹھ تِمَن کَنٛٹیٚکٹَن ہٮ۪کہِ یہِ فون کٔرِتھ تہِ أمِس گژھَن تِم اَکھ کاکدَس پٮ۪ٹھ لیٚکِتھ تہِ آسٕنۍ تہٕ فونَس منٛز تہِ گژھَن أمِس تِم آسٕنۍ بیٚیہِ کیٛاہ وَنَو أسۍ یُس بایَک چھِ سُہ گژھِ آسٕنۍ پَنٛنہِ ناوٕ یا اَگر بیٚکہِ سٔنٛز آسہِ تٔمۍ سٔنٛدۍ کاکَد سۭتۍ آسٕنۍ بیٚیہِ گژھِ پانَس لایسَنٕس آسٕنۍ تہٕ پروٗف گژھِ آسُن سۭتۍ بایکہِ ہُنٛد کہ ژٕ ہسا چھُکھ اونَر ژےٚ نہ سا چھےٚ نہٕ یہِ ژوٗرِ أنۍ مٕژ بایَک کیٚنہہ بیٚیہِ کیٛاہ چھِ گژھِ آسٕنۍ اَگر اَسہِ دوٗر چھِ کُنہِ جایہِ گژھُن گوٚو اَسہِ چھِ گژھَن ٹریٚوٕل پٕلان آسٕنۍ سُہ اَسہِ گژھِ نہٕ بَجَٹ تہِ آسُن برابر سۭتۍ یا مَنیج تہِ گژھَو أسۍ اَصٕل پٲٹھۍ سُہ ٹراوٕل کَرُن بَس